السلام علیکُم ورحمَتُہ اللہ وبرکاتہ سَر تُہۍ چھِو حظ ٹھیٖک صحت چھِو حظ ٹھیٖک اَسہِ کَرے گٲنٛٹہٕ برونٛہہ کَرے اَسہِ کال تہٕ اَسہِ کَرے کیب اَکھ بُک بہٕ اوسُس زیادٕ کُپوارہ تہٕ کُپوارہ تہٕ مےٚ کٔریمو تۄہہِ کال تُہۍ کٔرِو مےٚ اَتہٕ پِک تُہۍ ٲسِو نہٕ کال تُلان کِہیٖنۍ تُہۍ ؤنۍتَو مےٚ تُہۍ کَتھ جایہِ چھُو وٕنۍکٮ۪ن مےٚ گوٚو واریاہ ٹایم پرٛاران واریاہ ٹایم گوٚو تَنہٕ یٔژ پھِرِ تۄہہِ مےٚ یہِ بُک کٔرِ یہِ کیب تَنہٕ گوٚو واریاہ ٹایم تَمہِ پَتہٕ ٲسِو نہٕ تُہۍ کال تُلان کِہیٖنۍ تہٕ تُہۍ ؤنِو مےٚ تُہۍ کَتہِ چھُو وٕکٮ۪ن کوٗتاہ ٹایِم لَگیو تۄہہِ تُہۍ ؤنۍتَو مےٚ اٮ۪کزیکٹ کیٛازِکہِ یورٕ گوٚو لیٹ مےٚ چھِ آفِس واتُن تہٕ مےٚ گوٚو لیٹ واریاہ مےٚ ؤنۍتو تُہۍ اٮ۪کزیکٹ لوکیشَن کَتَتھ چھُو تۄہہِ تہٕ تُہۍ کر وٲتِو مےٚ مےٚ ؤنۍتو ییٖژہن مہربٲنی روزِ اَگر نہٕ کیٚنٛہہ تہٕ تیٚلہِ کرٕ بہٕ بیٛاکھ کیب بُک یورٕ گوٚو لیٹ مےٚ واریاہ کیازِ کہِ واریاہ تَنہٕ گوٚو گٲنٹہٕ یَنہٕ مےٚ یہِ کال کٔر تُہۍ کر یِیِو ؤنۍتو یی مےٚ کٔژِ بَجہِ یِیِو تُہۍ تہٕ تُہۍ چھُو کَتٮ۪ن ٹھیٖک چھِ حظ